سٲنٕس شُپیَنَس منٛز چھِ أسۍ چھِ ییٚتِکۍ لُکھ چھِ کَران صرف أسۍ چھِ کَران دۄنُے کُن مطلب اَکھ گوٚو ہاٹہِ کَلچَر بیٛاکھ گوٚو اٮ۪گرِکَلچَر ہاٹہِ کَلچَر مطلب گوٚو مطلب یِمَن ژوٗنٛٹھٮ۪ن بہ دوا یَتھ باغن کُن مطلب یِمَن تنٛگَن کُن یہِ گوٚو اٮ۪گرِکَلچَر گوٚو مطلب کہ یہِ دانہِ زٕ دانہِ کھٔسیٖل تِلہٕ گۄگُل یہِ ہَسا چھُ مطلب تِلہٕ گۄگُل تہِ چھِ واریاہ مٔشیٖر مشہوٗر شُپینُک شُپیَنُک کیاہ کٔشیٖرِ ہُنٛد چھُ واریاہ مشہوٗر پَتہٕ گوٚو یہِ یِم یِم یہِ ہاٹہِ کَلچَر گوٚو یہِ گوٚو ژوٗنٛٹھۍ یہِ چھِ پوٗرٕ کٔشیٖر یہِ چھِ پوٗرٕ ہںٛدُستانَس منٛز شُپیَنُک مشہوٗر اَسہِ ہَسا چھِ اَمہِ سۭتۍ واریاہ پونٛسہٕ مِلَان اَمہِ سۭتۍ چھِ اَسہِ روزگار چلان اَمہِ سۭتۍ چھِ گَرٕ چَلان سون سون پٔریوار چھُ چَلان اَمہِ سۭتۍ بیٚیہِ ہَسا چھِ ییٚتہِ واریاہ زیادٕ باپٲرۍ ٹُہ ژوٗنٛٹھۍ باپٲرۍ ٹںٛگ باپٲرۍ

بیٚیہِ ہَسا چھِ ییٚتہِ واریاہ اٮ۪مپٕلاے بیٚیہِ ہَسا چھِ ییٚتہِ واریاہ اَتھ پٮ۪ٹھ چھِ واریاہ کٲم کَران اَتھ پٮ۪ٹھ چھِ واریاہ کٲم کَران